فوٹو اٮ۪ڈِٹ کَرنَس چھِ واریاہ ٹوٗلٕز یِوان بہٕ چھُس پٔرسٕنٔلی کَران بیوٗٹی کِیَر پرٛوٚڈَکٹ یوٗز اٮ۪ڈوب ریٖڈَر یوٗز اِن شاٹ یوٗز تہٕ فوٹو اٮ۪ڈِٹ کَرنٕچ چھِ اَمہِ موٗجوٗب پٮ۪وان ضوٚرتھ تِکیٛازِ کیٚںٛہہ ہَن فوٹوَن منٛز چھِ آسان شیڈ آمٕژ تِمَن منٛز چھِ آسان لایٹِنٛگ کَم آمٕژ تِم چھِ پٮ۪وان اٮ۪ڈجَسٹ کَرٕنۍ یا کُنَن کُنہِ فوٹوَن منٛز چھِ پٮ۪وان کیٚنٛہہ کرٛاپ کَرُن تَمہِ کِنٮ۪تھ چھِ پٮ۪وان فوٹو اٮ۪ڈِٹ کَرُن یا کانٛہہ چھِ وَنان کُنہِ ساتہٕ مےٚ دِیِو کیٚنٛہہ سیٖنری اٮ۪ڈ کٔرِتھ تَمہِ کِنۍ تہِ چھُس بہٕ اٮ۪ڈِٹ کَران فوٹوز یا کُنہِ ساتہٕ چھِنہٕ مےٚ باسان کہِ یہِ چھُ پٔرفٮ۪کٹ آمُت کِہیٖنۍ تتھ چھِ تھوڑا بہت اٮ۪ڈِٹِنٛگ ٹَچٕز دِوان تَمہِ سۭتۍ تہِ چھُس فوٹوز گژھان اَصٕل یا چھِ کیٚنٛہہ واریاہ اِفٮ۪کٹِوٕز یِوان یِم آز نٔے اٮ۪ڈِٹِنٛگ ٹوٗلٕز چھِ یِوان تِمو سۭتۍ چھِ یِوان فیس فیس فیسَس پٮ۪ٹھ اَگر بٕلر آسہِ آمُت سُہ چھِ یِوان ہَٹاونہٕ بیک گرٛاوُنٛڈ چھِ یِوان ہٹاونہٕ اگر کُنہِ جایہِ مطلب ہِیَر ہِیَر وِیَر آسہِ فیس ہِیَر آسہِ گرٛو گوٚمُت سُہ چھِ یِوان ہٹاونہٕ واریاہ چیٖزِز چھِ یِم دھیٛان چھِ پٮ۪وان دیُن فیس